ہیٚلو وعلیکُم اسلام آ شُکُر حظ الحمدُللہ تُہۍ چھِو ٹھیٖک پانہٕ چھِو حظ ٹھیٖک کٔرۍتو حظ حُکما تۄہہِ کُس موبایل اوس حظ تۄہہِ کُس حظ موبایل اوس اَچھا نوٹ ٹُویل ڈِسپلے یہِ کَر ترٛایٛاو تۄہہِ یہ کَر ترٛایٛاو تۄہہِ یہ کَر ترٛایٛاو تۄہہِ ییٚتہِ کَر ترٛایٛاو تۄہہِ کَتھ ڈیٹس ترٛایٛاو ییٚتہِ

اَہَن حظ چھُ سُہ تۄہہِ چھُو نہٕ حظ سُہ نوٹ ٹُویل یُس موبایل چھُو تۄہہِ ریڈ می ہُک چھُ نا سُہ ریڈ کلر تمِچ آرجِنل ڈِسپٕلے چھِ نہٕ اَسہِ بنان حظ کِہیٖنٛۍ وۄنۍ چھِ اَتھ ڈُبلِکیٹ ڈِسپلے کیٛاہ اگر تُہۍ سُہ ڈُبلِکیٹ آ ڈُبلِکیٹ ڈِسپُلے ترٛایِو نہَ حظ اکھ چھِ اَسہِ پٮ۪وان ترٛےٚ ساس رۄپیہِ ڈِسپُلے آ بیٚیہِ چھُس نہَ تتھ گیرنٹی ویرنٹی اَگر تُہۍ سُہ ؤنِو نہَ حظ سُہ لاگہٕ بہٕ تتھ وُنی تہٕ بہٕ دِمہو تۄہہِ اَڑِ گنٹہٕ موبایل تُہۍ یِیِو اڑِ گَنٹہٕ موبایل دُکانس پٮ۪ٹھ تہٕ بہٕ دِمہٕ وۄنۍ اوس مےٚ تتھ منگنومُت تتھ آرجِنل کیٛاہ اوسمس منگنٲومٕژ آ آرجِنل چھِ مےٚ تتھ منگنٲومٕژ تہٕ سُہ وٲژ نہٕ وُنہِ کہیٖنٛۍ حظ تتھ لگن دوہ زِٕ دوہ کیٚاہ لگنس حظ سُہ واتہِ نہَ حظ یورتہٕ اگر پتہِ تتھ سُہ لاگو تتھ چھِ نہٕ کہیٖنٛۍ پرواے کِہیٖنٛۍ سُہ چھُ گژھان پانٛژتٲجی شٮ۪تھ رۄپیہِ مگر تتھ چھےٚ ژٕ گیرنٹی پانٛژتٲجی پانٛژتٲجی پانٛژتٲجی شٮ۪تھ اَدٕ وُنکٮ۪ن کرُس سُہ چھُ پٮ۪وان ترٛےٚ ساس پنٛداہہِ شٮ۪تھ تہِ فرق مگر کوالٹی چھِ آسمان تہٕ زمیٖن فرق یہ چھُ مےٚ منگٕنومُت ییِ کیٛاہ بہٕ کرٕ تِمن نِش بیٚیہِ کنفٲرٕم تہٕ سُہ واتہِ پتہٕ تہٕ کیٛاہ چھِ اتھ ونان یہِ تۄہہِ اوسوا یہِ ویرنٹی منٛز کِہیٖنٛۍ تہٕ تۄہہِ کَر چھُو یہ پٔرچیز کوٚرمُت تۄہہِ کٔر چھُو یہ موبایل مٔلۍ ہیوٚتمُت ویرنٹۍ چھَس حظ مۄکلیمٕژ اَچھا اَچھا گوٚو ؤری کھنٛڈ پیٚوٕ مطلب ویرنٹی منٛز ما چھُو تیٚلہِ ترٛاونو بہٕ یپٲری تیٚلہٕ ترٛاوٕہا بہٕ یہِ ایم آئی کِس سٔروِس سینٹرس پٮ۪ٹھ تہٕ تیٚلہِ اوسوٕ نہٕ تۄہہِ تتھ لگان نہٕ کِہیٖنٛۍ پۅنٛسہٕ تیٚلہِ آ بہٕ وَنے ژےٚ کھوٗلِتھ اَسہِ چھِ اَسہِ چھِ پانس پٮ۪وان ڈسپلے حظ چھِ پٮ۪وان ژور ساس رۄپیہِ ڈسپلے آرجِنل ڈِسپلے پتہٕ کوٗتاہ حظ چھُسس بہٕ رٹان بہٕ رٹہٕ پانٛژھ ہتھ تتھ منٛز وُِچھِو تُہۍ خرچہٕ کۭژاہ چھِ مےٚ ٹایم چھُ دُیُن اَتھ چھُ نہٕ تِم پتہٕ اَدٕ چھِ تِم پتہٕ لم وَم زینٕنۍ آ وۄنۍ اگر تُہۍ ییو تُہۍ ؤنِو حظ تیلہِ تیٚلہِ منگن تیٚلہِ اگر نہٕ تۄہہِ ضروٗرت چھُ تیٚلہِ کرناو بہٕ سُہ کینسلٕے حظ تتھ ما چھُ ڈُبلِکیٹس کیٛاہ فٲیدٕ چھُو تیٚلہِ ڈُبلِکیٹ چھُ پتہٕ بیٚیہِ خراب سُہ گژھن سُہ چھُ پتہٕ گژھان اَمہِ کھۅتہٕ درٛۅگٕے ییٚلہِ پتہٕ نوٚو پیٚیہِ ترٛاوٕنۍ ٹھیٖک حظ ٹھیٖک